بہ ہسا اوسُس أکِس گورمینٛٹ سکولس پران تتہِ ہسا دِیُت اسہِ ساینس ٹیچرن اکھ پروجیٚکٹ صوپ بناونُک ییٚلہِ ہسا اسہِ سۄ بنٲو اسہِ ہسا باسے سۄ واریاہ اصٕل صوپ سۄ ہسا کٔر اسہِ استعمال اور تمہِ سۭتۍ ہسا باسے اسہِ تِتھٕے پٲٹھۍ چھِ اتھہٕ گژھان صاف یتھ پٲٹھۍ یۄس صوپ چھِ آسان مارکیٚٹس منٛز پتہٕ ییٚلہِ ہسا بہٕ کالیج ووٚتھُس تتہِ ہسا دِیُت اسہِ ساینس ٹیچرن اکھ پروجیٚکٹ سولر سسٹمَس پٮ۪ٹھ کٲم کرٕنۍ سُہ سولر سسٹم کتھ پٲٹھۍ چھُ کران سِٹور ایٚنرجی سن لایٚٹہِ پٮ۪ٹھ سُہ ہسا ہوو اسہِ تٔمۍ ہیٚچھنٲے تٔمۍ أسۍ سورٕے پتہٕ ہسا کٔر مےٚ تتھ پٮ۪ٹھ کٲم گرِ مےٚ ہسا بنوو سولر سسٹم ٹایپس پٮ۪ٹھٕے اکھ اۭں سٹور ایٚنرجی کران سولر تمہِ سۭتۍ ہسا تُلۍ پتہٕ اسہِ گری بلف زٕ یِم ہسا اسہِ ونکیٚس تہِ چھِ چلان